واریاہ لَٹہِ چھِ لُکھ جمع گژھان واریاہ مَشہوٗر اِوینٹ چھِ یِم سانہِ کٔشیٖر ہِندۍ واریاہ اِوینٹ مطلب خانٛدرن پٮ۪ٹھ چھِ جمع گژھان خلق خلق چھِ جمع گژھان رِشتہٕ دارن چھُ یِوان پرٛژَھنہٕ یِمن حقن ہمساین چھُ یِوان پرژَنہٕ یِم باقٕے یِمن رِشتدارن نہٕ ؤری وادو پٮ۪ٹھ تہِ آسہِ پرژَھمُت تہِ ووٚنمُت کیٚنٛہہ کَتھ آسہِ کٔرمٕژ تِمن تہِ چھُ یِوان پرژَھنہٕ پَتہٕ چھِ تِم خانٛدرٕکۍ دۄہ یِوان خانٛدرس چھِ آسان گۄڈٕ چھےٚ آسان مٲنزِرات پَتہٕ چھُ آسان خانٛدر خانٛدرٕ کالہٕ چھِ لگان مٲنز تَمہِ دوہ چھِ یِوان سٲری رِشتہٕ دار پَنٕنۍ خاص خاص رِشتہٕ دار آسان خانٛدرٕکۍ دوہ تِم چھِ کران مَہرنہِ لاگان مٲنز پَتہٕ چھ ییٚلہِ تِم کران چھِ پَتہٕ چھِ ییٚلہِ مَہرنہِ ییٚلہِ مٲنز مۄکلاون لٲگِتھ پَتہٕ چھِ تِم آسان بتہٕ آسے کیاہ آسہِ سُہ کھیٚوان پَتہٕ بیٚہوان ٹینٹن منٛز لاگان دربار کَرٕنۍ پرٲنۍ کَتھٕ لاگان کَرنہِ پرانہِ زَمانہٕ کیاہ اوس کیاہ اوس بٔڑٕ مان ژٕ جدن مُتعلِق پَنٕنٮ۪ن جدن مُتعلِق آسان کَتھ کران بیٚیہِ پَنٕنہِ بَچپنَس مُتعلِق تہِ کَتھ آسان کران بیٚیہِ چھِ پَتہٕ دوٚیمہِ دۄہ آسان خانٛدر خانٛدرٕکۍ دۄہ چھِ یِم کٲم کران خانٛدرٕکۍ دۄہ چھِ گۄڈٕنیتھٕے بَتہٕ آسان کھیٚوان چھِ یِم بَتہٕ آرام سان بیٚیہِ دۄہ چھِ یِم بیٚیہِ چھُ اَمہِ دۄہ آسان پَتہٕ اَگر مَہرین آسہِ تیٚلہِ گوٚو رۄخست اَگر مہراز آسہِ تیٚلہِ گٔیٚے مہرین تیٚلہِ یِم چھِ شامَن پَتہٕ بیٚہون شامَن ییٚلہِ مہراز مہرین اَنان چھِ پَتہٕ چھِ یِم یہِ کَتھ کران شامَن کہِ وَنناون گیٚون چھِ مِٹھٲے چھِ بٲغراوان بیٚیہِ یِم چھِ لاسٹس پَتہٕ شامَن پَتہٕ ییٚلہِ پٔژھ چھِ آسان پَتہٕ أکِس دۄن دۄہن بیٚہوان کران کَتھٕ پرانہِ آسان یِم یادٕ کران تازٕ پَنٕنہِ یِم پٔتمہِ پرانہِ یادٕ تازٕ کران